گورمٮ۪نٛٹ چھِ واریاہ زیادٕ کوٗشِش کَران کہِ ایٚجُکیشَن گژھِ روٗلَر ایریاہَن منٛز گامَن منٛز گژھِ ایٚجُکیشَن واتُن لُکَن نِش مطلب تِم گَژھن زَن ایٚجُکیشَن کیٛاہ چھُ تِمو بَنایہِ واریاہ سِکیٖمہٕ بَنایہِ گورمٮ۪نٛٹَن بَنایہِ واریاہ سِکیٖمہٕ گۄڈنٮ۪تھٕے تھوٚو تٔمۍ مطلب سکوٗلَن مَنٛز تھٲومٕتۍ مطلب تھوٚو مطلب کہِ بَتہٕ دِمو تٔتھی بَچَن تھوٚوُکھ سۄ گۄڈٕ سُہ سِسٹَم تمہِ سۭتۍ آیہِ مطلب لُکَن واریاہ زیادٕ کیٛاہ چھِ اَتھ وَنان سہوٗلیت تِمَن پیٚو نہٕ پَتہٕ بَچہِ اوس تھوڑا سُہ تیوٗل پَتہٕ پیوٚ نہٕ تٔمِس واپَس یُن کیٛاہ چھِ اَتھ وَنان صُبحٲے اوس سکوٗل نیران ہُمِس مٲنِس ماجہِ تہِ پیٚوان اَگَر تِم غریٖب ٲسۍ تِمَن پیٚوان دۄہ دۄہ لَنچ بَناوُن أکِس بَچَس خٲطرٕ کِہیٖنۍ تِم ٲسۍ سکوٗل آے مِلان لَنچ ساروی کھۄتہٕ سکوٗل تِمَن اوس بڑان ڈِفرَنٛٹ ڈِفرَنٛٹ سیٖنِیرَس تِمَن آسان تَتھ مَنٛز اوس آسان ماز تِمَن کُنمٕتۍ ماز تہِ اوس آسان یِمَن یہِ مطلب اَتہِ سکوٗلَن گوٚو تِمَن سُہ فٲیِدٕ بیٚیہِ تھٲیِکھ سکالَرشِپ کٕلاس پَتہٕ کٕلاس تھٲیِکھ سکالَرشِپ فَنٛڈَس تھٲیِکھ یِمَن کیٛاہ چھِ اَتھ وَنان بَچَن یُس بَچہِ زیادٕ اَصٕل اوس پَران تٔمِس ٲسۍ تٔمِس سۭتۍ مطلب تیٖژاہ پرٛایزٕ تھاوان ٲسِس بیٚیہِ ٲسِس اگر کٲنٛسہِ مطلب تھاوان آز مطلب کہِ گورمٮ۪نٛٹ چھِ تھاوان روٗلَر ایریاہَن منٛز یِم سِکیٖمہٕ اگر کانٛہہ اَصٕل چھُ پَران تٔمِس چھُ کُنہِ منٛز اِنٹرَسٹ فار ایٚکزامپٕل تٔمِس چھُ کِرکَٹَس مَنٛز میچَس مَنٛز چھُ تٔمِس اِنٹرٛسٹ تٔمِس چھُ کھووَس منٛز اِنٹرٛسٹ تٔمِس چھُ تَتھ اَلَگ پیٚوان تٔمِس چھُ تَتھ مطلب گِنٛدناوان سُہ کورُس چھِس گِنٛدناوان پَتہٕ چھَس کیاہ چھِ اَتھ وَنان پَتہٕ چھِ تَتھ تٔمِس پونٛسہٕ تَران تٔمِس چھِ پَتہٕ تَتھ پونٛسہٕ دِوان تِم سٹاف فٲیدٕ کانٛہہ چھُ زیادٕ اَصٕل پَران فٔسٹ پُزشَن چھِ اَنان سٮ۪کَنٛڈ پُزِشَن چھِ اَنان تِمَن چھِ تَتھ خٲطرٕ پونٛسہٕ دِوان تہٕ بیٚیہِ چھِ مطلب ساروی کھۄتہٕ ریٖزَن چھِ گورمٮ۪نٛٹ مطلب روٗلَر ایریاہَن منٛز کیٛازِ چھِنہٕ زیادٕ بَچہِ ہیٚکان پٔرِتھ روٗلَر ایریاہَن مَنٛز چھِ ریٖزَن کہِ یُس مول منٛز سُہ چھُ آسان اَن پَڑھ اَن اَن پَڑَس چھُ مطلب أکِس سُہ چھُ وَنان بروسہٕ پانہٕ اَن پَڑھ بہٕ پَران وَنان بَچہِ تٔمِس پَتہٕ پَتہٕ جایہِ لَوان جٲلۍ چھُ پَتہٕ جٲلِس چھُ واریاہ زیادٕ مُشکِل آسان پَتہٕ سَمجاوُن کہِ یِتھ کٔنۍ چھُ سُہ چھُ کانٛہہ یِتھ کٔنۍ یہِ چھُ غلط گژھان اِتھ کٔنۍ چھُ کَرُن سُہ چھُ وَنان ییٚلہِ نہٕ مےٚ پوٚر اِلِٹریسی مطلب کہِ یُس اَن پَڑھ مول موج چھُ سُہ چھُنہٕ مطلب کہِ سُہ تمہِ سۭتۍ کیاہ چھُ بَچہِ روزان باہ تَمیُک اَثر چھُ پیٚوان مگر سُہ چھُنہٕ مطلب پریٚفرے کَران فار ایٚگزامپٕل سُہ چھُ وَنان مطلب نہ کوٗر کیاہ چھِ اَتھ وَنان گۄزِیا چھُ کورِ بِچارِ پیٚوان یہِ کَرُن سَفَر یہِ چھِ وَنان کوٗر پَرنہٕ وَنہٕ بہٕ یہِ کَرِ یہِ کَرِ یہِ